کۄلگامہِ ڈِسٹرٛکَس منٛز چھِ یِم یِم کھٮ۪نہٕ چیٖز یِوان بَناونہٕ یُتھ یِمَن منٛز رَزما دال چھِ تَبَکھ ماز چھِ ہاکھ چھِ رونٛگَن چھِ چھِ رِستہٕ چھِ کَباب چھِ وغٲر وغٲر یِمَن منٛز ہاکھ چھِ یِتھ کٲٹھۍ یِوان بَناونہٕ اَتھ منٛز چھِ واریاہ مَصالہٕ لَگَان مَثلن مَرژٕوانٛگَن نوٗن تیٖل لیٚدٕر وغیر وغیر گۄڈٕ چھِ ہاکھ اَتھ پھُکَر دِوان پَتہٕ چھِ یہِ کَڑاے منٛز ترٛاوان تہٕ دِوان تٔلیُٚن پَتہٕ چھِس پَتہٕ چھِس با بَدَل کُنہِ بانَس منٛز ترٛاوان پَتہٕ چھِس پٮ۪ٹھٕ آب ترٛاوان تہٕ دِوان چھِس پھُکَر اَمہِ اَمہِ سۭتۍ چھُ یہِ واریاہ مَزٕدار تہٕ رُت گژھان